مےٚ کٔر اوترٕ اَکھ کَیب بُک پانے ٲس مےٚ سُہ چَلاوٕنۍ اَسہِ اوس پٕلان کوٚرمُت أسۍ گژھَو گُلمَرٕگ اَکھ ٲسۍ میٲنۍ دوٗس کینٛہہ سۭتۍ بیٚیہِ ٲسۍ مےٚ پَنٕنۍ گَرٕکۍ تہِ نِمٕتۍ تَتھ منٛز ٲس میٛٲنۍ بیٚنہِ باقٕے ٲس مےٚ جی جوٗ ٲس مےٚ بیٚیہِ ٲسۍ مےٚ مٕمِی پاپہٕ فرٛؠنٛڈٕس ٲسۍ أسۍ ٲسۍ واریاہ بوٚڑ سٔرکٕل درٛامٕتۍ چکَر کَرنہِ اَکھ تہِ اوس تِمو ووٚنمُت گۄڈنؠتھٕے أسۍ کوٗتاہ ہیٚموے پٔر کِلوٗمیٖٹرَس کۭتِیٛاہ پونٛسہٕ ہیٚموُے ژٕیٚیہ أسۍ مگر ییٚلہِ بہٕ پَکان ٲسٕس تَتھ اوس تِم چھِ مےٚ وَنان مَزٕ اَتھ گوٚو اَ تھ ہَسا کَھٕتی ژےٚ چارجِز کیٛازِکہِ مےٚ لٔگۍ زٕ ژور پانٛژھ دۄہ اَپٲری ٲسۍ أسۍ نَژان اَسہِ اوس ٹِرٛپ کوٚرمُت تَمہِ دۄہ کہِ أسۍ روزو دۄن ژۄن دۄہَن تَتہِ پَتہٕ ٲسۍ مےٚ یِم چھِ مےٚ وَنان ٹرٛیول ایٚجَنسی وٲلۍ کہِ